مےٚ چھِ خۄش گژھان ییٚمہِ ساتَن مےٚ کینٛہہ مُصیٖبت یا کینٛہہ ٹٮ۪نشَن چھُ آسان کینٛہہ غَم چھُ آسان تہٕ بہٕ چھَس پَنُن سۄ کَتھ پنٛنٮ۪ن ویٚسہِ شِیَر کَران تہٕ سۄ چھِ مےٚ تَتھ منٛز بَرپوٗر مَدَت دِوان تہٕ بہٕ چھَس گژھان واریاہ خۄش تَمہِ ساتَن